اَسِہ حظ اوس آرڈر کوٚرمُت زومیٹو پٮ۪ٹھ پیٖزا تہٕ أسۍ چھِ یَژھان زانُن زِ یہِ کَر واتہِ سٲنِس اٮ۪ڈرَسَس پٮ۪ٹھ تہٕ کوٗتاہ ٹایم لَگہِ تہٕ سون اٮ۪ڈرَس چھِ بُمَے وَن ناین تھِرٛی ٹوٗ زیٖرو وَن چھِ پِن کوڑ